السلام علیکم ورحمۃ اللہ وبرکاتہُ بہٕ حظ وَنہٕ تۄہہ پانٛژن اَشخاصَن مُتعلِق یِم ہسا میٲنِس أنٛدۍ پٔکِس اَنٛدر روزان چھِ تِہُنٛد ناو ہسا وَنہٕ بہٕ تۄہہہ گۄڈٕنیُک ناو ہسا چھُ سۄ ہسا مےٚ قریٖبی ہمساے چھُ تٔمِس چھُ ناو عبدالرحمن شیر دوٚیِم ہسا چھُ عبدالحمید بٹ حظ ترٛیم حظ چھُ فیاض احمد خان ژوٗرِم حظ چھُ یُس ہسا مےٚ سٲنِس مکانَس مَشرِق طرفہٕ روزان چھُ تٔمِس ہسا ناو اَرشاد اَحمد کُٹے تہٕ مغرِب طرفہٕ روزان ہسا چھُ تٔمِس ہاسا چھُ ناو گُل محمد وگے یِم ہسا ٲسۍ یِم اَشخاص تِم ہسا سٲنِس یعنی کہِ میٲنِس أنٛدۍ پٔکِس اَنٛدر روزان چھِ السلام علیٚکُم